یۄس سۄ فیٖنا صابن چھِ ڈِٹٔرجَنٛٹ سۄ باسے نہٕ مےٚ تِژھ کینٛہہ تَتھ چھِ مےٚ نَگیٹِو ایٚکٕسپیٖریَنٕس تِکیٛازِ نہ چھِ تمہِ سۭتۍ پَلوَن نیران مَل نہ چھِ بیٚیہِ چھُ ۄتھان تمہِ سۭتۍ اَتھَن مسلہٕ لِہاظا باسے نہٕ مےٚ سُہ اَصٕل کینٛہہ